سلامُ علیکم وعلیکم سلام تُہۍ چھِو ٹھیٖک ٲں مے ہا کوٛر یورٕ فونا کوٛر مےٚ یہِ حظ یہِ دوا وٲلس کوٛر مےٚ فون یہِ گوا اوٗرۍ اَسہِ حظ چھِ اِتھ پٲٹھۍ پرابلٕم اکھ نا باغس اَسہِ حظ گٔے کٲم اَسہِ گوٚو آلٹر نیریا تَتھ نا اَسہِ گی کٲم اَسہِ گٔے یہِ حظ یہِ پَن لیدرِیو بیٚیہِ چھِ اتھ کَم زیادٕ سُہ ییلہِ اَسہِ سُہ وے کَم زیادٕ کھٔژ اتھ اَمہِ سۭتۍ گوٚو کٲم پَن لیدرِیو تہٕ اتھ حظ گٔے کٲم پَن پیٚو واریاہ پتھر زیادٕ پَتھر ٲں اَسہِ دوٚپ اَسہِ ونہو تۄہہِ یا سا یہِ اتھ کیٛاہ دوا چھُ لَگان تاکہِ یہِ پَن رُکہِ پیٚنہٕ نِش بیٚیہِ روزِ زَژھ کھنڑ سَبز اتھ کُس دوا حظ چھُ لَگان اینٹرا کال چھا دوا لَگان اینٹرا کال آ یِما اَمہِ فِل اِنڈسٹری ہُند لگ بَگ چھُ یہِ تمہِ کُی نا تہٕ بیٚیہِ ما چھُ امہِ علاوٕ کینہہ اَسہِ کَرُن تاکہِ یہِ فٔردَر ڈیمیج گَژھنہٕ گَژھُن اَتھ پَنس وَنس کہینۍ آں اچھا اکھ چھُ اَسہِ لونُن کُلٮ۪ن تَل گاسہٕ بیٚیہِ چھُ اَسہِ باسان حظ اَسہِ چھُ یہِ باغ یَتھ یہِ آلٹرنیریا گوٚو یہِ چھُ لگ بگ ساینسی اتھ منٛز چھُ واریاہن جاین آب جمع تہٕ اَسہِ ما چھِ اتھ ڈرینیج وینیج کَرٕنۍ تاکہِ یہِ آب نیرِ نیبَرتہٕ امہِ سۭتۍ تہِ ما چھُ کینہہ اثر گژھان بُخار تہِ ما چھُ امہِ سۭتۍ تہِ گَژھان اچھا دٔپیو تیٚلہِ تہِ چھُ اسہِ یہِ آب کُنہِ سایڈس کَڑُن تہٕ اَمہِ پَتہٕ ؤنۍ تو مےٚ تُہۍ یُس یہِ دوا اینٹروکال تۄہہِ ووٚنو فِل انڈسٹری ہُند یہِ کَتھ کَمہِ ساتہٕ ہیٚکو أسۍ دۄہس منٛز کٔرتھ یہِ چھا ہیٚکان کُنہِ تہِ ساتہٕ کٔرِتھ کِنہٕ اتھ چھُ کانہہ سِپیسفِک ٹایم اچھا تاپس منٛز چھُنہٕ یہِ کَرُن کِہینۍ صُحبن یا شامن مطلب ییٚمہِ ساتہٕ ٹھٔنڈی آسہِ چلو ٹھیٖک چھُ أسۍ کَرو وۄنۍ یہِ ٹراے تہٕ اَمہِ پَتہٕ وٕچھو أسۍ کیٛاہ رِزَلٹ نیرِ تہٕ تُہند شُکریا چلو جانکٲری دِژوٕ تۄہہِ چلو شُکریا شُکریا